السلامُ عَلَیکُم بہٕ چھُس میر مَنصور نبی بہٕ چھُس کٔشیرِ ہُنٛد روزَن وول بہٕ چھُس راوَتھ پورا کُپوارا کَشمیرَس منٛز روزان تہٕ بہٕ چھُس سیٚکنٛڈ یِیَرَس پَران تہٕ میٲنۍ وٲنس چھِ زٕتووُہ ؤرِش